یِم یِم بٔڑۍ بٔڑۍ اِدارٕ چھِ یِتھ پٲٹھۍ آی آی ٹیٖز چھِ آی آی اٮ۪س سی چھِ یا آی آی اٮ۪م اٮ۪س چھِ یا باقٕے بیٚیہِ کینٛہہ ادارٕ چھِ یِم بٔڑۍ ادارٕ چھِ یِم چھِنہٕ پرٛٮ۪تھ أکِس اِنسانَس خٲطرٕ اٮ۪فٲڈیبٕل کہیٖنۍ پرٛٮ۪تھ کانٛہہ اِنسان ہیٚکہِ نہٕ اور گٔژھِتھ کِہیٖنۍ تِکیٛازِ یِم ییٚتِکۍ لُکھ چھِ تِم چھِ مٮ۪گزِمَم آسان پَسمانٛدٕ تہٕ یُس تِہٕنٛز پَرنُک حِساب یا تِہٕنٛز یہِ سکوٗلِنٛگ یا باقٕے یِم پَرنٕکۍ حِساب چھِ تٕم چھِنہٕ آسان تمہِ آیہِ ڈٮ۪ولَپٕڈ کِہیٖنۍ یِتھ پٲٹھۍ أکِس مطلب اَصٕل شہرَس منٛز یا أکِس اَصٕل سٹیٹَس منٛز تٕم چیٖز چھِ آسان مَیسر تہٕ تَتِکۍ یِم بَچہِ چھِ آسان تِم چھِ آسان ذہنی واریاہ بروںٛہہ یہِ باقٕیو یِمو بَچو نِش یِم أکِس روٗرَل ایریاہَس منٛز آسان تہٕ بیٚیہِ یُس مین سالہِ مَو کھۄتہٕ چھِ یہِ اِدارٕ چھِ یِم بٔڑۍ اِدارٕ چھِ اور چھِنہٕ ہٮ۪کان امہِ موٗجوٗب پرٛٮ۪تھ کانٛہہ اٮ۪فٲڈ کٔرِتھ کِہیٖنۍ تِکیٛازِ یُتھُے تٔمۍ سٕنٛز سکوٗلِنٛگ یا باقٕے چیٖز تَمہِ آے آسان گٔمٕژ تہٕ سُہ چھِنہٕ ہٮ۪کان تَتھ کَمپِٹِشَنَس منٛز پَتہٕ برونٛہہ پٔکِتھ کِہیٖنۍ تِمَن بَچَن نِش یِہٕنٛز سکوٗلِنٛگ یا پَرُن یُس أکِس مطلب اَصٕل ادارَن مںٛز چھِ آسان تمہِ پوٚرمُت تہٕ سُہ چھِ آسان تیوٗتاہ ذہنی واریاہ بروںٛہہ پنٛنہِ زندگی منٛز زِ یِم گامٕکۍ یا پَتھ یِم لُکھ چھِ آسان تِم چھِنہٕ ہٮ۪کان تِمَن سۭتۍ کَمپِٹِشَن کٔرِتھ کِہیٖنۍ